آ مےٚ ہَسا چھُ ایم آی ایلیوَن لایِٹ یہِ ہَسا کَرِہے مےٚ رؠتھ برٛونٛٹھ آرڈَر یہِ ہَسا اوس بَڑٕ بہتریٖن فون اوس یہِ ڈُویل سپیٖکَر اوس یہِ یا ڈُویل سِم اوس یہِ اَتھ اوس کیمرہ تہِ فور کے وۄتھَان وٕنکؠن ہَسا چھُس بہٕ وٕچھَان رؠتھ باد چھُس بہٕ وٕچھَان نہ چھُ اَتھ کیمرہ کُنہِ وٕنکیٚس اَتھ چھُنہٕ کیمرا تہِ وۄتھان اَتھ چھُنہٕ سُہ نوکیا سُہ فون تَمیُک کیمرہ تہِ چھُنہٕ اَتھ وٕنکؠن وۄتھان اَتھ حظ چھُ وٕنکؠن گژھان بیٚیہِ ہینٛگ ہَسا چھُ یہِ گژھان مےٚ ہَسا باسے یہِ بَڑٕ پرابلِم یِمَن فونَن منٛز بیٚیہِ ہَسا وُچھ مےٚ مےٚ باسَان ایم آی کَمپٔنی وٲلۍ یِم ہَسا چھِ دونٛکھٕے دِوان بیٚیِس یہِ فون نِنہٕ خٲطرٕ بیٚیہِ حظ چھُ وٕنکؠنَس بیاکھ چیٖز گژھان وٕنکؠنَس چھُ اَتھ پاٹس تہِ بَنُن برابر ٹایمَس پؠٹھ کینٛہہ یا وٕنکؠن چھُ اَتھ گِلاس یِوَان ییٚتہِ نَسا چھُ بَنان کینٛہہ یا کَوَر چھُ یِوان ییٚتہِ چھُنہٕ بَنان اَتھ کینٛہہ لاگ بَٹُن تہِ چھُ حظ اَتھ بیٚہوان پانے مٔنٛزۍ گژھان ہینٛگ نہ چھُ یَلہٕ پَتہٕ گژھان نہ چھُ یہِ کینٛہہ پَتہٕ حظ چھُ پؠوَان یہِ چارجِس لاگُن اوٚڑ گَنٹہٕ چھُ پَتہٕ اَتھ پیارُن پؠوَان پیارُن اَدٕ چھُ یَلہٕ گژھان بیٚیہِ حظ چھِ اَتھ بیٹری بیکَپ تہِ ؤنۍ اگر یہِ ہَتھ پٔرسَنٛٹ کَرُن گیمہٕ ژور چھِ أسۍ گِنٛادَن یا پَبجی چھِ أسۍ اَتھ گِنٛدَن یا فری فایَر چھِ اَتھ أسۍ گِنٛدَان یا مِنیمِل چھِ أسۍ اَتھ گِنٛدَان پَنُن اَتھ نسا چھُ نیران گیمہٕ زٕ نسا چھِ اَتھ وۄنۍ نیران کینٛہہ یہِ ہسا چھُ مےٚ باسَان یہِ تھٔگٔڑ ٲسمٕژ یہِ ایم آی فون